ہٮ۪لو اَسلامُ علیکُم ہے تُہۍ چھُو حظ ٹھیٖک ہے تُہۍ چھُو حظ چھوٹوٗ سَر چھُو حظ ہے اَسہِ حظ ہے اَسہِ حظ گوٚو آز رٮ۪تھ تُہٕنٛد نَمبَر ژھانٛڈان اللہ تعالٰی سُنٛد قسم ہے مےٚ حظ وَنےمٕے یہِ کٲشُر چھُنہٕ حظ ہے مےٚ حظ پوٚر آز اِنگلِش اُردُو مگر ہے کٲشُر حظ تراوو یِمَو خلقَو یہِ کٲشُر سٲنۍ زبان یہِ کَتہِ حظ بَنہِ ہے ژٕ کر ہے مےٚ حظ دَپٕے بہٕ پَرٕ ہہ کٲشُر ہے بہٕ ہے ہے بہٕ حظ پَرٕ ہہ مگر بہٕ حظ پَرٕ ہہ ژےٚ نِش ہے أسۍ حظ چھِ خانیار پٮ۪ٹھ ہے مےٚ کیٛاہ حظ لَگہِ ہے ؤنۍ کٔریو حظ میانہِ موجوٗب کیٚنہہ بَلایہِ حظ لَگَو ہے اَہَن حظ ہے اَہَن حظ مےٚ نہٕ حظ چھِنہٕ تَگان رَژھ بیٚیہِ حظ چھُس بہٕ کٲشُرُے ہے مےٚ نہ ہے اَہَن حظ ہے ہے مےٚ مےٚ حظ چھُ کٲشُر حظ مےٚ حظ چھُ کٲشِرِس سۭتۍ سَخ محبت ہے وٕ وٕ ؤنیُو حظ مےٚ ہے وٕ ؤنیُو حظ مےٚ بہٕ یِما حظ بہٕ کر حظ یِمہٕ وٕنۍ مےٚ کَتَس حظ چھُ یُن مےٚ ؤنیُو حظ سٲلِم اٮ۪ڈرَس ہے اَہَن حظ آ ہے تُہۍ ہے بہٕ حظ ہٮ۪چھ واریاہ اَہَن حظ آ ہے بہٕ نہ حظ پَرٕ نہٕ آنلایِن بہٕ حظ یِم گَرٕے ژٕ وَن حظ مےٚ ژٕ وَن حظ بیٚیہِ مَنتھلی اِنکَم ہے اَہَن حظ ؤنیو حظ سَر ہے اَدٕ حظ اَدٕے اَدٕ حظ اَدٕ حظ ہے اَدٕ حظ بِہیُو حظ بہٕ حظ پَرٕ نِماز اَدٕ حظ اَس